مےٚ سا چھُ ہمیشہٕ چھُس بہٕ رَنِنِگ کَران گروپَس منٛز تہِ اوسُس کران یا گروپ نیبر تہِ اوسُس کران یا کَلبس سۭتۍ تہِ اوسُس کران کُنہِ ساتہٕ اٮ۪کٔسپِرنس اوس واریاہ اَصٕل کہِ اِنسان اِنسان سٔنز فِٹنیس روزان ٹھیٖک ٹھاک اِنسان چھُ ہٮ۪کان اَصٕل پٲٹھۍ مینٹین کٔرِتھ پَنُن یہِ انوارامینٹ پَنُن یہِ باڑی ہٮ۪کان مینٹین کٔرِتھ پَنُن ویٹ ہٮ۪کان مینٹین تھٲوِتھ پَنُن فِٹنیس ہٮ۪کان مینٹین تھٲوِتھ سُہ اٮ۪کسپِرینس روٗد واریاہ اَصٕل واریاہ فٲیدٕ منٛد چھِ رَنِنگ پَکُن چھُ واریاہ اَصٕل فٲیدٕ منٛد چاہے سُہ اِنسان گروپَس منٛز کَرِ یا کُنہِ جایہِ یاکانٛہہ رَنِنگ کٔلب کَرِ جویِن بیٚیہِ ہسا چھُ اَمہِ سۭتۍ اکھ بیاکھ اکھ اٮ۪کٔسپِرینس آو اِنسان سُہ ہیٚکہِ برونہہ کُن برۄنہہ کُن اَتھ منٛز پٔکِتھ کہِ رَنِنگ ہِندۍ کیٚنٛہہ گیمہٕ چھِ گژھان کیٚنٛہہ کھیل چھِ گژھان تِمن منٛز چھِ أسۍ یَتھ